پانٛژھ کنٹِرٛی دُنہِچ گۄڈنِکِس نمبرَس پٮ۪ٹھ ہَسا چھِ یِوان رٔشیا دٔیمِس نمبرَس پٮ۪ٹھ ہَسا چھِ یِوان چینا ترٛیٚیِمِس نمبرَس پٮ۪ٹھ چھِ یِوان اَمریکہ ژوٗرمِس نمبرَس پٮ۪ٹھ چھِ یِوان اِنڈیا پٲنٛژمِس نمبرَس پٮ۪ٹھ چھِ یِوان پاکِستان